ڈانٕس کَرٕنۍ چھِ میٲنۍ ہابی ییٛلہِ اسہِ فری ٹایم چھُ آسان یہِ چھِ تِژ پھِرِ ڈانس کَران اسہِ چھنہٕ صِرف پرنس کُن دیان تھاوُن کیٚنہہ کہِ پَرُن تہِ چھُ وارِیاہ زیادٕ ضروٗری حد کھۄتہٕ زیادٕ ضروٗری مگر تمہِ علاوٕ چھِ اسہِ کَرٕنۍ کیٚرِکیوٗرل ایٚکٹوٹیٖز مطلب جیٚس لایک ڈانٕس گیمٕز وارِیاہ زیادٕ تہٕ ییٛلہِ اسہِ فری ٹایم چھُ آسان اسہِ چھِ سکوٗل تہِ ڈانس ہیٚچھناوان تہٕ مےٚ چھ پنُن اکھ ڈریٖم زِ بہٕ گژھٕ ہا کھولٕنۍ اکھ ڈانس سکوٗل تہٕ ییٛتہِ بہٕ شُریٚن فریٖس منٛز ڈانس ہیٚچھناوہا تہٕ بس یہِ چھُ مےٚ اکھ ڈریٖم زِ اکھ ڈانس سکوٗل کھولُن ایٚکیڈمی اکھ کھولٕنۍ ییٚتہِ بہٕ شُریٚن فریٖس منٛز ڈانس ہیٚچھناوہا